وعلیکُم السَلام السلامُ علیکُم آ اَہن حظ آ آ بِلکُل اَہَن حظ آ اچھا اچھا آ کَر چھُو نٔیمہِ رٮ۪تہٕ پٲنٛژمہِ حظ آ آ بِلکُل تَمہِ دۄہ چھِ أسۍ یَلَے اچھا اچھا آ کٔژ کوٚت تۄہہِ چھُوا کیٚنٛہہ تھوٚمُت کٔژ ترٛامہِ گژھِ نو تۄہہِ لگ بگ لگ بگ

اچھا اچھا اچھا اچھا ٹھیٖک حظ آ تُہۍ کٔرِو کٲم نا تُہۍ أنِو ماز کویِنٹَل کھٔنٛڈ تھٲیِو تُہۍ أنِتھ ٹھیٖک چھِ حظ آ ماز کویِنٹَل أنِو تُہۍ بیٚیہِ کٔرِو کٲم تُہۍ تُہۍ چھُوا دَپان أسۍ دِمو کَٹہٕ ماز تہِ تَتھ منٛز آ کٹ کٹہٕ ماز تہِ أنۍزیو تُہۍ اوٚڑ شیٖتھ کِلوٗ أنۍزیو تُہۍ پنٛژاہ کِلوٗ أنۍزیو تُہۍ کٹہٕ ماز حظ آ بیٚیہِ أنۍزیو تُہۍ کۄکَر حظ أنۍزیو تُہۍ کۄکر أنۍزیو تُہۍ کَم سے کَم تٕرٛہ کۄکَر أنۍزیو تُہۍ آ تٕرٛہ أنۍزیو تُہۍ کۄکَر حظ بوٗزوا تہٕ بیٚیہِ بیٚیہِ کٔرۍزیو تُہۍ کٲم بیٚیہِ تھٲیزیو تُہۍ مصالُک وصالُک نا مصالہٕ تُہۍ سُہ دِمہو تۄہہِ بہٕ لیٖکھتٕے کیٛاہ کیٛاہ لَگہِ نا مصالہٕ وصال آ چلو ٹھیٖک چھُ تہٕ تُہۍ ؤنۍتو مےٚ یِم ژیٹَن وٲلۍ ماز مَژھ ژیٹَن وٲلۍ نَفر تِم أنۍ وُکھہ تُہۍ پانَے کِنہٕ تِم اَنَکھ بہٕ پانسٕے سۭتۍ اچھا اچھا ٹھیٖک چلو ٹھیٖک حظ چھُ ٹھیٖک چھُ تہٕ وۄنۍ آ اَتھ حظ چھِ أسۍ حظ چھِ ہٮ۪وان تُہۍ چھُوا مطلب یُس تۄہہِ فِرسال چھُو تَتھ سُہ تہِ چھُوا تُہۍ تۄہہِ حظ ہٮ۪مہو أسۍ پنٛداہ ساس رۄپیہِ ہٮ۪مہو أسہِ تُہۍ فِرسال ہیٚتھ ٹوٹَل آ نہ حظ مےٚ ؤنۍوُ تۄہہِ اَصٕل جٔنوَن ریٹ ؤنۍمو تۄہہِ مےٚ وۄنۍ کیٛاہ وَنہٕ بہٕ اَمہِ کھۄتہٕ تہٕ وۄنۍ کَرہو تۄہہِ رۄپیہِ ساس کھٔنٛڈ کَم تہٕ رۄپیَس ژۄداہ ساس ہٮ۪مہو تُہۍ چلو حظ ٹھیٖک چھُ تہٕ پنٛدہَے پٲنٛژمہِ حظ یِمو أسۍ کیٚنٛہہ چھُنہٕ پرواے اَدٕ حظ چلو السلامُ علیکُم